وعلیکُم اسلام تُہۍ چھُو حظ سایکالجِسٹ حظ آ مےٚ حظ چھِ تھوڑا حظ باسان یِہےَ ڈِپرٛیشَن ہیٛوٗ چھُ باسان حظ اینزایٹی چھِ باسان یِہےَ نٮ۪نٛدٕر چھَنہٕ یِوان کیٚنٛہہ اَہَن حظ ڈِپرٛیشَن چھِ باسان کامہِ منٛز چھِنہٕ دِل لَگان کیٚنٛہہ اُدٲسی ہِش چھِ آسان ناو حظ چھِ مےٚ عبدالکریٖم حظ

راتَس چھِ مےٚ جادٕ حظ باسان نٮ۪نٛدرٕے چھَنہٕ یِوان کیٚنٛہہ مےٚ ییٚمہِ ساتہٕ بہٕ اَکیلا آسہٕ تَمہِ ساتہٕ چھُ مےٚ زیادٕ باسان سوسایٹی منٛز ییٚمہِ ساتہٕ بہٕ آسہٕ مطلب لوٗکَن سۭتۍ چھُس نہٕ بہٕ یژھان رَلُن کیٚنٛہہ

بہٕ چھُس اکیلا پریٚفَر کَران بہٕ چھُس اَکیٖلا پرٛٮ۪فَر کَران بیٚہُن

تَمہِ ساتہٕ چھُس بہٕ ٹھیٖک حظ فیٖل کَران اَہَن حظ اَہَن حظ اَچھا

ٹھیٖک اَہَن حظ سُے حظ چھُ گژھن مےٚ اَچانکٕے

کٔژِ بَجہِ حظ بہٕ حظ چھُس روزان سوپور حظ اَہَن حظ ٹھیٖک حظ مےٚ حظ گژھِ سوپورٕے سہل اَہَن حظ صُبَحس حظ چھُ بوٚدوار

ٹھیٖک حظ چلو ٹھیٖک حظ چھُ چلو ٹھیٖک حظ چھُ چلو ٹھیٖک چلو ٹھیٖک حظ چھُ اَدٕ حظ اَدٕ حظ اَدٕ حظ اَسَلام عیکُم